وعلیکُم السَلام اہن حظ آ أسۍ چھِ ٹیٛوٗرِسٹہٕ گایِڈ ٹھیٖک آ گۄڈٕنِچ چھِ یہِ حظ مغل گارڈٕن چھِ مغل گارڈٕنَس منٛز چھِ نِشاط شالٕمٲر چھُ ہاروے ہاریٖوَن چھُ دوٚیِم چھُ ییٚکہِ نَہ حظ نَہ بلکل اصٕل جایہِ سٲری یِم جایہِ وُچھِنۍ لایِق نہروٗ پارَک چھِ اَتیٚتھ چھِ زبروَن پارَک چھِ اَتیٚتھ سِٹارٹسٕے گۄڈٕ گۄڈٕ گٔیہِ یِم جایہِ ییٚتہِ پتہٕ چھُو پتہٕ چھِ یِتھٔے کٔنۍ ہُم پہلگام چھُ پہلگامَس منٛز چھِ وُچھِنۍ لایِق چھِ پہلگام تَتہِ چھِ ٲں یہِ حظ یہِ بیتاب ویلی چھِ تَتہِ چھِ ہیٛور اور کھسَان پہاڑَن یَپٲرۍ چَنٛدَن واری چھِ یِم گژھان تَپٲرۍ چھِ واریاہ جایہِ وُچھِنۍ لایِق مےٚ چھُ آڈو آڈو چھِ آڈو تہِ چھِ تَپٲری پہلگامَس اَکہِ سٔے آڈو چھِ آ آڈَو تہِ چھِ تَتہِ سُہ گوٚو گُلمرگہِ گُلمرگہِ سۄ چھِ یَپٲرۍ یَتھ سایڈَس گُلمَرَگ گژھُن تَتہِ چھِ گۄڈٕ یِوان ٹنٛگمرگ پتہٕ چھِ گُلمرگ تَتہِ چھِ آسان وُہٕرۍ ؤرۍ یَس تَتہِ چھُ گنڈولا تَتھ منٛز کھسان وِزِٹَر تَتھ چھِ اصٕل یہِ تَتھ منٛز ییٖوٕ تۄہہِ بَڑٕ لطف تَتہِ چھو ہَٹہٕ وَٹہٕ تَتہِ چھو روزنٕچۍ جاے تَتہِ چھِ سِپیشَل ہوٹَل ووٹَل سورُے اصٕل گُلمرگہِ تَتھ چھِ وُہٕرۍ ؤرۍ یَس شیٖن آسان پہلگامَس منٛز تہِ آسان شیٖن گٔژھۍ تو گۄڈٕ تُہۍ پہلگام تُہۍ گۄڈٕ پہلگامٕے تَپٲرۍ وُچھو پتہٕ چھُو اَپٲرۍ تہِ واریاہ جایہِ کۄکَرناگ چھُ ویری ناگ چھُ یِم وُچھِنۍ لایِق جاے ٲں جایہِ چھِ اچھوَل گارڈٕن چھُ پتہٕ ویری ناگ اہن حظ اورٕ تہِ چھِ واریاہ جایہِ کۄکَرناگ چھُ ڈیٚکہٕ سُمٛب چھُ أہربَل چھُو تہٕ یِم چھِ واریاہ جایہِ اَپٲرۍ سایڈَس تہٕ ساوُتھ سایڈَس چھِ واریاہ جایہِ پتہٕ چھُو یَپٲرۍ یَپٲرۍ چھُو گُلمرگ ٹنٛگمرگ سۄنہٕ مرگ چھُو سۄ چھِ واریاہ وُچھِنۍ لایِق جاے سۄنہٕ مرگ تہِ تُہۍ ہیٚکِو گٔژِتھ اگر تُہۍ ہیٚکِو یِمَن یِمَن جایَن گٔژِتھ سارنٕے اسہِ چھِ کٔشیٖرِ منٛز یِم آے آ آ ہیٚکوؤے ایٚرینج کٔرِتھ گا ٹیٛوٗرِسٹہٕ گٲڑۍ تہِ دِمو پرواے چھُنہٕ کیٚنٛہہ سۄ تہِ دِمو تہٕ فیملی تہِ ہیٚکِو تُہۍ آرام سان سُہ سُہ پھِرنایوٕ تمام جایَن مگر تۄہہِ لَگِنو ہوٚتہِ واریاہ رٲژٕ پہلگامَس منٛز تَتہِ ہیٚکِو نہٕ سۭتی یِتھ کیٚنٛہہ تَتہِ ہیٚکِو ہَٹ وَٹ رٔٹِتھ بیہتھ ہَٹہِ منٛز پتہٕ دِیُو اَکھ زٕ دۄہ تَتہِ پتہٕ ییٚلہِ تَتہِ نیٖریٛو ٲں آچھا

ٹھیٖک چھُ